مےٚ چھِ پانژھ تٲریٖخ یاد یتھ منٛز نو جُلے اوسُس بہٕ سکول دہہ جُلے اوسس نہٕ بہٕ سکلول کینٛہہ کاہہ جُلے اوسُس بہٕ ماتامال باہہ جُلے اوسُس بہٕ سرنگر اتہٕ آز ترٛوہ جُلے اوسُس بہٕ گری